مےٚ چھُ پَرنُک واریاہ زیادٕ شوق بہٕ چھُس گژھان ڈسٹرک لایبرری کولگام روزان پرنہِ تَتہِ چھِ واریاہ اَصٕل کِتابہٕ موٗجوٗد تَمہِ علاوٕ چھُ مےٚ گرِ تہِ اکھ لۄکٕٹ مۄکٕٹ لایبیری بَنٲومٕژ یِتھ منٛز بہٕ واریاہ کِتاب چھُس تھاون تہٕ پَران چھُس تَمہِ سۭتۍ چھُس بہٕ واریاہ زیادٕ ہیٚچھان تِکیٚازِ یہِ اوس مےٚ بَچپن پٮ۪ٹھٕے شوق پرنُک